وعلیکُم اسلام اۭں ٹھیٖک تُہۍ چھُوٕ ٹھیٖک اۭں یہِ گوٚو ؤنِو کیٛاہ چھُو ونُن اۭں اۭں

اَدٕ ییٚلہِ یِیِو تُہۍ یِیِو تُہۍ نِیِو یہِ ییٚتیٚن پَلَو پَلَو آسَن نِنۍ تُہۍ کٔرِو پانٕے پسنٛد تہٕ یِیِو اۭں پاکِستانی تہِ راجِستانی تہِ تمام ڈِز سوٗٹ چھِ اَسہِ لہنگاہ تہِ چھِ اَسہِ مطلب کٕنان تِم چھِ اَسہِ کانٛسہِ اتھِ آرڈَر تہِ کَرُن لہنگاہ أسۍ چھِ پَتہٕ بناناوان تِم لہنگاہ یا تۄہہِ زَنہٕ آسِوٕ کانٛہہ سوٗٹ ڈِزایِنَس منٛز بناوناوُن سُہ تہِ چھِ أسۍ بناوناوان گاگرا تہِ چھِ اَسہِ سو یہِ مطلب ییٚتہِ یہِ کٕنان اۭں سُہ تہِ سُہ چھِ أسۍ کٕنان تہِ بناوان تہِ سُہ چھِ مطلب آسان اورٕ تہِ بنٲیِتھ پَتہٕ چھِ تَتھ آسان تھوڑا فِٹِنٛگ کَرٕنۍ سُہ تہِ تِم تہِ چھِ نہ نہ اَتھ چھِ لگان یِمٕے پانٛژھ دہ شےٚ دۄہ لگان بَس یِتُے زیادٕ چھِنہٕ لگان کیٚنہہ ریٚتھ ویٚتھ چھِنہٕ لگان کیٚنہہ اَسہِ چھِ سیٚمپُل تہِ آسان بنٲوِتھ تَتھ چھِ یہِ کیٚٹلاگ تہِ آسان یِم ؤنۍ ییٚمِس پسنٛد یُس کَرُن آسہِ سُہ کَرِ تمی پٮ۪ٹھ پسنٛد کیٚٹلاگہٕ پٮ۪ٹھ تہِ آ تِم تہِ تِم سوٗٹ اَسہِ چھِ اَسہِ چھِ واریاہ یہِ بوٚڈ بُٹیٖک ییٚتہِ چھِ اَسہِ تمام کیٚنہہ یہِ سورُے واریاہ سوٗٹ ییٚتہِ تُہۍ ؤنِو تہٕ کانٛہہ ہٮ۪کَو أسۍ آرڈَر تہِ کٔرِتھ مطلب سُہ زَنہٕ آسہِ نہٕ اَسہِ ییٚتیٚتھ أسۍ ہٮ۪کَو آرڈَر تہِ کٔرِتھ سُہ سوٗٹ اۭں آ سُہ ہٮ۪کِو سُہ ہٮ۪کَو أسۍ آرڈَر تہِ کٔرِتھ تۄہہِ ہٮ۪کَو أسۍ سُہ واتنٲوِتھ تۄہہِ نِش اۭں واریاہ کَلر نٮ۪ران پَنٛداہ کَلَر نٮ۪رَن یا دہ تہِ آسَن کُنہِ سوٗٹَس وۄنۍ کُنہِ چھِ آسان کَم کَلَر کُنہِ چھِ آسان زیادٕ اۭں اۭں کیٚنہہ چھُنہٕ

یِم پارٹی ویر سوٗٹ تِم چھِ اَسہِ واریاہ یہِ تِمَن چھِ واریاہ ڈِزایِن یہِ ڈِزایِن تہِ چھِ تِمَن واریاہ یہِ ہا کَلَر تہِ چھِ تِمَن واریاہ تۄہہِ یِم کَلَر ضوٚرَتھ آسنَو تِم ہٮ۪کَو أسۍ تۄہہِ یہِ دِتھ اچھا اچھا شُکریہ اچھا تُلِو بِہو اَسلامُ علیکُم